مےٚ چھِ پانٛژھ ڈیٹ تِم یاد اَکھ گوٚو گۄڈٮ۪تھٕے میون بٔرٕڈے سُہ چھِ یِوان ارداہ فیبَرؤری دوٚیِم گوٚو پانٛژھ سٮ۪پٹَمبر تمہِ دۄہ چھِ ٹیٖچٲرٕز ڈے آسان یُس مَناونہٕ چھِ یِوان ٹیٖچرَن خٲطرٕ یِم سون فیوٗچَر بَناوان چھِ مُستقبل بَناوان چھِ اَسہِ پَرناوان لیکھناوان چھِ بیٛاکھ ڈیٹ گوٚو سُہ گوٚو پنٛداہ اَگستہٕ پنٛداہ اَگستہٕ کیٛاہ چھِ اِنڈِپٮ۪نٛڈٮ۪نٕس ڈے امہِ دۄہ کیٛاہ چھِ یُس سٲنۍ یہِ چھِ اِنڈیا چھِ گوٚمُت اَمہِ دۄہ آزاد بیٚیہِ گوٚو بیٚیہِ گوٚو رِپَبلِک ڈے شَتوُہ جَنؤری گوٚو رِپَبلِک ڈے بیٚیہِ چھِ مےٚ بیٚنہِ ہُنٛد بٔرٕڈے کَہہ فیبَرؤری